نہٕ حظ اگر أسۍ شُپیَنٕچ کَتھ کَرو ییٚتہِ حظ چھِ واریاہ زٲژ واریاہ تَبقہٕ تَبقٕکۍ لٕکھ حظ چھِ ییٚتہِ لَبنہٕ یِوان بٔکٕروال حظ چھِ لَبنہٕ یِوان ییٚتہِ گُجِرۍ گوج گُجِرۍ حظ چھِ لَبنہٕ یِوان یِم حظ تہِ مُختلِف لنٛگویج زَبان چھِ یِم بٔکٕروال یا پہاڑی زَبان چھِ یِم اِستعمال کَران اور بیٚیہِ عام کَشمیٖری تہِ حظ چھِ بولنہٕ یِوان ییٚتہِ

بیٚیہِ حظ چھِ یِم اِنٹرٛیکشَن یِم یِم کَتھ کَران أسۍ پانہٕ ؤنۍ چھِ بالکُل حظ اَصٕل پٲٹھۍ کَتھ کَران اِنٹرٛیکشَن چھِ ٹھیٖک گژھان اَکھ گرُپ آکھ یُس حظ مےٚ گۄڈنٮ۪تھٕے ووٚن اَکھٕ گُجِر گرُپ یِمن حظ أسۍ وَنو تِمن سُہ گرُپ اکھ حظ زانان بہٕ بالکُل حظ چھُ اِنٹرٛیکشَن گژھان تِمن سۭتۍ بالکُل حظ یِم چھِ کو ایٚگزِسٹ گژھان یِم حظ چھِ کَتھ باتھ چھِ یِمن سۭتۍ سپدان بالکُل اَصٕل پٲٹھۍ